السَلام علیکُم بَرادر ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ اہن حظ شُکُر خۄدایس کُن تُہۍ ؤنۍتو مےٚ حظ تُہۍ چھُو حظ اطہر صٲب اَسہِ حظ اوس یہِ میٹِنٛگ حظ ٲس ضوٚرَتھ اَسہِ ٲس ضوٚرَتھ حظ دَہ بَے بَہہ ہیوی تُرکِش کا کارپٮ۪ٹ اَتھ کیٛاہ حظ چھُ گَژھان پرٛایِس تھٔٹی تھاوزنٛٹ اٮ۪بو کالٹی آسان ٹھیٖک ٹھیٖک اِیرانی کارپٮ۪ٹ چھِنَہ حظ سُہ چھا اٮ۪ویلیبٕل ٹھیٖک ٹھیٖک حظ چھُ یِمن چھِ ڈرٛاے کٕلیٖن پٮ۪وان کَرُن نَہ حظ چَلو حظ ٹھیٖک چھُ تہٕ یہِ ؤنۍتو مےٚ پردٕ چھِ حظ یہِ ہٮ۪وی کیٚنٛہہ أتھی ڈِزاینس منٛز کشمیٖری ہینٛڈ میڈ سوٗ یا تَتھ کیٛاہ چھِ پرٛایز روزان سَتھ ساس رۄپیہِ اَتھ کیٛاہ حظ چھِ ڈِسکاوُنٛٹ کیٚنٛہہ ٹھیٖک حظ چھُ دُکانُک اٮ۪ڈرس کیٛاہ چھُ محمد پورا کۄلگام چَلو ٹھیٖک حظ چھُ پَگاہ اِنشاء اللہ یُتھٕے بہٕ دفتر یِم تہٕ بہٕ کَرو تۄہہِ فون ٹھیٖک چھےٚ حظ اَچھا چَلو اَلسلام علیکُم